مےٚ نسا تَجو اَکہِ لٹہِ اَکھ سیُن رَنُن کینٛہہ مطلب واریاہ دِکت آیے مےٚ تَتھ منٛز مطلب مےٚ اوس قۄرمہٕ بَناوُن مےٚ توٚگ نہٕ کینٛہہ بَناونٕے تہٕ مطلب پَتہٕ ہو مےٚ أکۍ بیٚکۍ مطلب کٕتھ کٲٹھۍ چھُ رَنُن بیٚیہِ لَٹہِ روٚن مےٚ پَتہٕ سۄ واریاہ اَصٕل بیٚیہِ ہسا گٔے مےٚ نَدٕرۍ واریاہ مُشکِل رَنٕنۍ نَدٕر نسا تٔگۍ مےٚ رَنٕنۍ کینٛہہ اَکہِ لَٹہِ أنۍ أسۍ ندٕرۍ تہٕ تِم ہسا ژٔلۍ ؤلۍ تہٕ مگر ترٛٲے مےٚ پَتہٕ تٕم آبَس منٛز تِمَن ہَسا دیُت مےٚ پھٔکر وٕکر مگر ٲس نہٕ مےٚ پَتہ یِمَن کیاہ چھُ یِمَن چھُ دؠل تُلُن تِم تُل نہٕ مےٚ مےٚ تُل نہٕ تِمن دٮ۪ل کِہیٖنۍ مےٚ لگٲے تِم دٮ۪ل وٮ۪ل ہیٚتھٕے لگٲے مےٚ تٔمۍ آبَس مگر تِم نسا گٔے ٹھیٖک کینٛہہ مےٚ ہسا آیہِ تَمہِ دۄہ واریاہ دِکت مطلب مےٚ توٚگ نہٕ تِم ندٕرۍ رَنٕنۍ کینٛہہ وۄنۍ ہسا چھُ مےٚ آز شُکُر خۄدایَس کُن آز چھِ مےٚ تَگان تٔمۍ وۄنۍ بَنٲوٕنۍ مگر تَمہِ دۄہ گٔے مےٚ واریاہ مُشکِلات آیہِ مےٚ تِمَن منٛز کہِ قۄرمَس تہٕ نَدٕرُۍ تہِ جے مےٚ رَنٕنۍ کینٛہہ وۄنۍ چھِ مےٚ آز شُکُر الحمدُاللہ مےٚ توٚگ وۄنۍ سورُے مےٚ چھُ وۄنۍ تگان وۄنۍ آز چھُ مےٚ تَگان رَنُن